مےٚ اوس الیوَنتھ ٹُوٮ۪لتھَس منٛز بی اے سَبجَکٹ مَطلَب آرٹس اوس مےٚ سَبجَکٹ ییٚلہِ مےٚ ٹُوٮ۪لتھ کوٚر پاس مےٚ ٲسۍ اَصٕل مارکٕس اَصٕل مارکٕسَن منٛز پٮ۪ٹھ کوٚر مےٚ ٹُوٮ۪لتھ پاس مےٚ اوس واریاہ شوق لا کرنُک اٮ۪ل اٮ۪ل بی کرنُک قانون پَرنُک اوس مےٚ واریاہ زیادٕ شوق مےٚ ییٚلہِ اٮ۪گزام دیُت مےٚ دیُت گۄڈٕ اَکھ چانٕس مگر مےٚ ٲس نہٕ اَتھ تِژھ محنت کٔرمٕژ کِہیٖنۍ تہِ نہٕ مےٚ اوس بیکلاک مےٚ دیُت اَکھ چانٕس تہٕ تَتھ منٛز آے مےٚ واریاہ کَم پایِنٛٹٕس پَتہٕ گَرِکۍ گٔے گَرکٮ۪ن گٔے تھوڑا ناراضگی مےٚ سۭتۍ دوٚپُکھ ژٕ ٲسٕکھ اَصٕل پَران ژےٚ کیٛازِ آے اَتھ منٛز کَم پایِنٛٹٕس پَتہٕ کٔر مےٚ کٲم تہٕ دیُت مےٚ دیُت مےٚ بیٛاکھ چانٕس یَتھ اٮ۪ل اٮ۪ل بی یَس تَتھ منٛز تہِ گوٚو مےٚ یی مےٚ چھِنہٕ سمجھی یِوان مےٚ کیٛاہ گوٚو پَتہٕ کٔر مےٚ کٲم گَرکٮ۪ن گہِ لوٚگ گَرکٮ۪ن لوٚگ واریاہ لوٚگ تِمَن دِلَس ووٚنُکھ دوٚپُکھ ژےٚ کوٚرُتھ یہِ پَتہٕ دیُت مےٚ ترٛیٚیَم چانٕس تہٕ مگر ترٛیٚمِس چانسَس تہِ نہٕ درٛایَس نہٕ بہٕ کِہیٖنۍ تہِ نہٕ یہِ اوس میٛانہِ خٲطرٕ اَکھ ساروِیو کھۄتہٕ مَطلَب مُشکِل فیز یہِ اوس میٛانہِ زندگی ہُنٛد اَکھ ساروِیو کھۄتہٕ مُشکِل فیز یُس مےٚ چٮ۪لینٛج چھُ کوٚرمُت گَرکٮ۪ن ہٕنٛز ڈانٛٹ یا کہِ سورُے کیٚنٛہہ پتہٕ ووٚن مےٚ نَہ بہٕ کَرنہٕ وۄنۍ یی کِہیٖنۍ تہِ نہٕ بہٕ بِہٮ۪م نہٕ وۄنۍ أتھی پتہٕ کِہیٖنۍ بہٕ کَرٕ پنُن وۄنۍ کیٚنٛہہ پَتہٕ کٔر مےٚ کٲم پَتہٕ ترٛوو مےٚ پَنُن کوچِنٛگ سٮ۪نٛٹَر أتی گامسٕے منٛز ترٛوو مےٚ اَکھ کوچِنٛگ سٮ۪نٛٹَر میتھ پرناونَس خٲطرٕ مےٚ اوس ہورٕ میتھ واریاہ زیاد اَصٕل ٹٮ۪نتھَس تانٮ۪تھ ٹٮ۪نتھَس تام دوٚپ مےٚ بہٕ پرناو میتھ وۄنۍ حالَس بہٕ ترٛاو وۄنۍ یُس پَنُن سَبجَکٹ اوٗرۍ پَتہٕ کٔر مےٚ کٲم تہٕ ترٛوو لوگ مےٚ میتھ پرناوُن پَتہٕ آے مےٚ واریاہ سٕٹوڈنٛٹس ٲس مےٚ یِوان جوٗن مےٚ اَصٕل زیوٗن مےٚ اَصٕل تَتھ تہٕ اَصٕل خاصا پَتہٕ لوٚگ گوٚو میون مول تہِ خوش بہٕ ٲسٕس مٲلِس تہِ اوٚڑ دِوان بہٕ ٲسٕس کران کٲم بہٕ ٲسٕس کران کٲم مٲلِس ٲسٕس اوٚڑ دِوان اوٚڑ ٲسٕس پانَس رَٹان پَتہٕ کٔر مےٚ کٲم ترٛوو مےٚ سُہ کوچِنٛگ سٮ۪نٛٹَر واریاہ واریاہ بَچہٕ ٲس مےٚ مےٚ زیوٗن تَتھ واریاہ اَصٕل تِتھ کٔنۍ کوٚر مےٚ سُہ سٕچویشَن پَنٕنۍ ہینٛڈٕل سُہ چٮ۪لینٛج